السَلامُ علیکم واصف صٲب تُہۍ چھُو حظ ٹھیٖک تُہۍ ؤنۍ تو حظ مےٚ پانَس مُتعلِق تُہۍ کَر چھُو زٲمٕتۍ روزان کَتہِ چھُو تعلیٖم کَتہِ چھُو حٲصِل کٔرمٕژ کوٗتاہ چھُو پوٚرمُت تۄہہِ تہٕ آز کیاہ چھُو تُہۍ کَران وعلیکُم السَلام ورحمتُہ للہ وَبرکاتہ ٲں مےٚ چھُ ناو حظ فُل ناو باسِط علی لوٗن تہٕ بہٕ چھُس روزان ٲں ڈِسٹِرٛک پُلوامہِ کِس أکِس ٲں گامَس منٛز یُس پُلوامہِ پٮ۪ٹھ ترٛےٚ کِلوٗمیٖٹر دوٗر چھِ تَتھ چھِ وَنان پَتھَن پیٚہلو پُلوامہ تہٕ ٲں مےٚ چھُ بہٕ چھُس زامُت ٲں پُلوامہِ کِس أکِس ہاسپِٹَلَس منٛز یَتھ ڈِسٹِرٛک ہاسپِٹَل ٲں پُلوامہ چھِ وَنان ٲں مےٚ چھِ پَنٕنۍ ایٚجوکیشَن کٔرمٕژ حٲصِل ٲں أکِس لوٗکَل سکوٗلَس منٛز یَتھ اِسلامِک ماڈَل اِنَسٹِٹیوٗٹ پَتھَن چھِ وَنان تہٕ ٹٮ۪نتھہٕ کلاسَس تانۍ چھُ مےٚ تَتے پوٚرمُت تہٕ تَمہِ پَتہٕ کٔر مےٚ فٔردَر ٲں ہایَر سیٚکَنڈرٛی ہنٛز ٲں سٹیڈیٖز ٲں مہجور میٚموریل ٲں گورمیٚنٹ بایِز ہایر سیٚکَنڈرٛی پُلواماہَس منٛز تہٕ ٹُویٚلتھَس تانۍ پوٚر مےٚ تَتہِ تہٕ تَمہِ پَتہٕ کٔر مےٚ ٲں ٲں جۄین بی ایٚس سی نٔرسِنٛگ ٲں بینٛگلوروٗ تہٕ بہٕ چھُس پَران ییٚتہِ راجیو گاندھی کالج آف نٔرسِنٛگ یُس یِوان چھُ اَنڈَر راجیو گاندھی یوٗنیورسِٹی آف ہیٚلٕتھ ساینسِز تہٕ بہٕ مےٚ کوٚر ریٖسیٚنٹلی پَنٕنۍ ٲں اَتہِ ٲں ڈگری کَمپٕلیٖٹ تہٕ وۄنۍ چھُس بہٕ کَران پَنٕنۍ کٲم ٲں أکِس ٲں ہاسپِٹَلَس منٛز ییٚتے پرٛایویٹ سیٚکٹَر کِس أکِس ہاسپِٹَلَس منٛز کٲم تہٕ وُنکیٚس چھُس بہٕ ایز اےٚ نٔرس کَران کٲم ییٚتہِ